بیا تُہۍ رُکِو ایٚکے اَتھ سٹاپَس پٮ۪ٹھ اَنکَل بہٕ ہیٚکہٕ نہٕ پے وٕنکٮ۪نَس پیمیٚنٹس یہِ آنلاین ہیٚکہٕ نہٕ بہٕ دیٚتھ کیٚنٛہہ کیازِکہِ مےٚ چھَنہٕ گوٗگل پے یا ایم پے ویٚم پے وغیرہ کِہِنۍ تمَن سۭتۍ بینک ایکاونٛٹ لِنک کٔرِتھ اِس لیے ہیٚک نہٕ بہٕ آنلاین کیش ترٲیِتھ کیٚنٛہہ تۄہہِ دِمَو بہٕ اِتھ پٲٹھۍ کیاہ تۄہہِ چھُوا منظوٗر کِن نَہ